آ مےٚ چھِ کوٚرمُت اَوُٹ سایڈ سِٹیٹ اکھ ٹرٛٮ۪ول بہٕ چھُس پنٛجاب گوٚمُت اَکہِ لٹہِ تہٕ تَمیُک مقصد تَمہِ ٹرٛٮ۪ول کرنُک مٮقصد تَمہِ سٲر کرنُک مقصد اوس اَکوے یُس زن مےٚ دوس اوس سُہ اوس تَتہِ اکھ کارٕ بار کَران یا تِم چھِ یورٕ نِوان شال فردٕ تہٕ کٕنان تَتہِ تٔتھۍ بارس منٛز گوس بہٕ اَکہِ دۄہ تٔمِس سۭتۍ

یُتھٕے سُہ تَتہِ سُہ تٔمِس اوس تَتہِ لۄکٹٕے دُکانا پنُن تِمو اوس سُہ کِراے پٮ۪ٹھٕے روٚٹمُت دُکان اکھ تہٕ تٔمۍ سۭتۍ گٔیوس بہٕ تِم ٲسۍ یورٕ کٔشیٖرِ منٛز ٲسۍ تِم شال فردٕ تہٕ بیٚیہِ کیٛاہ تھام فٮ۪رن وٮ۪رن ہٮ۪وان یِمن بنٲیِتھ یِم زن فردٕ کٲم کَرن فٮ۪رنن تِلہٕ لاگن تِم ٲسۍ تِم ییٚتہِ پٮ۪ٹھ نِوان تیار کٔرِتھ تہٕ کٕنان پنٛجابس منٛز پنٛجابس منٛز چھِ تِمن پلون ریٹھ تہِ اَصٕل یِوان مگر یُتھٕے یُس زن مےٚ یہِ ٹرٛٮ۪ول کوٚر یُس زن مےٚ یہِ سٲر کوٚر تٔمِس سۭتۍ یہِ اوس زن میٛانہِ زندگی ہُنٛد اکھ بہتریٖن مۄقعہٕ زِ بہٕ وٕچھِ پنٛنہِ ییٚمہِ جموں کشمیٖر نٮ۪بر تہِ گام کانٛہہ یا نٮ۪بر تہِ کانٛہہ تیُتھ شہرا یَتھ منٛز مےٚ سٲلمو کھۄتہٕ زیادٕ مَزٕ آو سُہ آو مےٚ زیادٕ پنٛجابس منٛز کیٛازِ پنٛجابٕکۍ خلق تہِ چھِ وارِیاہ اَصٕل تہٕ بیٚیہِ وارِیاہ اِنسانس عٮ۪زتھ کَران تَتہِ یُتھٕے بہٕ تور ووتُس بہٕ گوٚوُس تٔمِس دوسَس سۭتۍ تور تَتہِ آیہِ تِم پنٛجابٕکۍ خلق کٔرٕکھ اَسہِ سۭتۍ کَتھ ووٚنُکھ کٔشیٖرِ منٛز کیٛاہ حلاتھا چھِ کِتھ چھِ تَتہِ کیٛاہ کیٛاہ چھُے نیران ییٚتہِ زن ییٚمہِ آے حِساب کٲشِرۍ کٔشیٖرِ منٛز ژوٗنٹھۍ نیران تہٕ ووٚنُکھ تہٕ بیٚیہِ یِم زن اَسہِ یور شال ٲسۍ نِمٕتۍ فردٕ آسہٕ نمژٕ فٮ۪رن ٲسۍ نِمٕتۍ تہٕ تِم کٕنۍ اَسہِ تَتہِ بیٚیہِ یُتھٕے بہٕ تورٕ آوُس مےٚ اوس نہٕ پتہٕ کٔشیٖرِ منٛز دِلٕے لگان بہٕ اوسُس دَپان بہٕ گژھ ہہ بیٚیہِ توٗرۍ صرف توٗرۍ یوت نہٕ کیٚنٛہہ بہٕ چھُس وٕنۍ تہِ یَژھان بہٕ گژھٕ ہہ سارنی جاین اَوُٹ سایڈ کنٹرٛی تہِ گژھٕ ہہ بہٕ ییٚمہِ مُلکہٕ نٮ۪بر تہِ گژھٕ ہہ بہٕ چکرس مگر اُمید چھِ تھٲمٕژ أسۍ گژھو برٛونٛہہ کُن تہِ وۄنۍ بیٚیِس جایہِ چکرس بیٚیہِ یُس زن مگر زیادٕ کھۄتہٕ زیادٕ مےٚ خۄش لوٚگ سُہ لوٚگ مےٚ پنٛجاب تِکیٛازِ تتھ منٛز چھِ خلق تہِ اَصل وارِیاہ اصٕل پنٛجاب چھِ ہندُستانُک اکھ تیُتھ حِصہٕ یَتھ منٛز انسانس چھِ باسان اگر سُہ نٮ۪برٕ پٮ۪ٹھ تہِ آسہِ آمُت تَتہِ چھِ باسان پنٛنی خلق